رُہَن تَتھ چھُ پیٚوان اَسہِ احتِیاط کَرُن سُہ چھُ گَژھان تَتھ چھُ واریاہ پیٚوان اَگَرزیاد گرم گوو گَرمی گے زیادٕ سُہ چھُ دَزان تَتھ چھُ پیٚوان آبُک اہتِمال تھاوُن سۭتۍ سۭتۍ آب گَژھِ اَتھ روزُن اَگَر زیاد سَردی گے تَتھ مَنٛز تہِ چھُ تَتھ خَطرٕ آسان سُہ چھُ تَتھ مَنٛز تہِ دَزان اور کھاد تراوہوس کھاد گَژھٮ۪س زیادٕ سُہ تہِ تَتھ مَنٛز گَژھان خَتم سُہ چھُس دَزان اَلہٕ کُل چھُ زیاد ٲویٚل ییٚتہِ یا اَگَر وۄنۍ کھوٚتہ سُہ چھُ کھٔسِتھ تہِ زودران کھٔسِتھ تہِ چھُ سُہ دَزان تہٕ یَتھ مَنٛز سُہ فصل چھُنہٕ دِوان پوٗرٕ کینٛہہ تمہِ کِنیٚتھ چھُ پیٚوان تَتھ واریاہ احتِیاطَن روزُن تَتھ چھُ پیٚوان حِساب سان کَرُن ژوٗر پیٚوان کَرُن تَتھ چھِ میٚژ پیٚوان کھالٕنۍ گۄڈ پیٚوان بَرُن تَتھ گۄڈَس گَژھِ مَل کھَسُن پاہہ گَژھِ تَتھ پیٹھ گَژھٕنۍ اور زیاد تہِ گَژھنہٕ گَژھُن یُس سُہ دَزِ اَنٛد ہیٚتھ چھُ گَژھان پَتہٕ خَتم سُہ اَلہٕ کُلِس چھِ واریاہ پیٚوان محنَت تَتھ کَرٕنۍ